یُس ہسا سٲنِس ڈِسٹِرٛک بارہموٗلَہَس منٛز اَکھ مُنفٔرِد رسوٗمات مناونہٕ چھِ یِوان سُہ ہَسا چھِ أسۍ مناوان عیدُ الفِطر چھِ أسۍ مناوان عیٖدِ قُربان تہِ چھٕ أسۍ مناوان تِکیٛازِ یُس ہسا عیٖدُ ال فِطر چھِ آسان یہِ ہسا چھِ اَسہِ ڈِسٹِرٛک بارہموٗلہ کٮ۪ن لوٗکَن ہِنٛدۍ خٲطرٕ واریاہ بٔڑ عیٖد آسان تِکیٛازِ أسۍ ہسا چھِ ماہِ رمضانُک رٮ۪تھ أسۍ ییٚلہِ أسۍ دَران چھِ پَتہٕ ٲسۍ أسۍ لاسٹَس یِوان عیٖدُ الفطر یُس ہسا یہِ عیٖدُ الفطر چھِ یہِ ہسا چھِ أسۍ واریاہ دُم دام پٲٹھۍ مناوان بیٚیہِ ہسا چھِ أسۍ عیٖدِ قربان مناوان ڈِسٹِرٛک بارہموٗلَہَس منٛز ہسا چھِ بیٚیہِ أسۍ عیٖدِ قربان مناوان اَمہِ دۄہ ہسا یہِ ہسا چھِ اَسہِ آسان یہِ عیٖد ڈایَن دۄہَن أڑۍ ہسا چھِ اَمۍ عیٖدِ قربانُک دۄہ حجَس گژھان سعوٗدی عرب ڈِسٹِرٛک بارہمولہٕکۍ لوٗکھ أڑۍ ہسا چھِ گژھان اَمۍ دۄہ حجَس یہِ ہسا چھِ اَسہِ ڈایَن دۄہَن آسان یۄس ہسا عیٖدِ قربان چھِ آسان اَمۍ دۄہ ہسا چھِ أسۍ قربان کران أسۍ ہسا چھِ اَنان گۄڈٕنٮ۪تھ کَٹھ چھِ اَنان یا دانٛد چھِ اَنان یا اوٗنٹ چھِ اَنان أسۍ ہسا چھِ تِمَن باضٲطہٕ پٲران شیٚہران مٲنٛز چھِکھ لاگان سرٛان چھِکھ کران پَتہٕ ہسا چھِ أسۍ تَمہِ دۄہ ییٚلہِ عیٖدِ قربان چھِ واتان سُہ ہسا چھِ أسۍ مناوان نَو داہ تہٕ کَہہ ذِلحج تَمہِ دۄہ ہسا چھِ أسہِ عیٖدِ قربان مناوان یُس ہسا یہِ عیٖدِقربان چھِ اَتھ منٛز ہَسا چھِ أسۍ کَٹھ ذَبح کران اَتھ منٛز ہسا چھِ أسۍ دانٛد ذَبح کران اَتھ منٛز ہسا چھِ أسۍ اوٗنٹ ذَبح کران بیٚیہِ ہسا چھِ أسۍ عیٖدِ فِطر مناوان یُس ہسا عیٖدِ فِطر چھِ یہِ ہسا چھِ أسۍ گۄڈٕ دَران ماہِ رمضانُہ رٮ۪تھ پَتہٕ ہسا چھِ أسۍ ماہِ رمضان شَوالُک گۄڈٕنیُک دۄہ ہسا چھِ أسۍ عیٖدِ فِطر مناوان یُس ہسا یہِ عیٖدِ فِطر چھِ اَمہِ دۄہ ہسا چھِ أسۍ اَکھ کڑان پَنٛنہِ پانُک کھُمٕس تِکیٛازِ اِنسانَس یوٗتاہ مطلب کہِ اِنسانَس اگر کھُمُس آسہِ کھوٚتمُت سُہ تہِ ہسا چھِ أسۍ اَمہِ دۄہ کڑان بیٚیہِ ہسا چھِ أسۍ عیٖدُ عیٖدِ قربان ییٚمہِ دۄہ مناوان بیٚیہِ ہسا ییٚلہِ ہسا ٹیوٗرِسٹ چھِ آسان کَشمیٖر آمٕتۍ أسۍ تِم ہسا چھِ گَوا آسان یِمَن رِچوَلَن ہٕنٛدۍ بیٚیہِ ہسا چھِ تِم اَسہِ سۭتۍ یِم ہسا ٹوٗرِسٹ چھِ آسان اگر ہسا ٹوٗرِسٹ یَتھ منٛز کَشمیٖر یِن گُلمَرگ چھِ تِم یِوان تِم ہسا چھِ یِوان سون ایٖکو پارَک چھِ اَسہِ ییٚتہِ نٔو نوٚو ٹوٗرِسٹ پٕلیس درٛامٕژ بیٚیہِ ہسا چھِ تِم یِوان شرٛنٛز فال تِم تہِ ہسا چھِ یِمَن رِچ یِمَن رَسمَن ہٕنٛدۍ پارٹ بنان اَسہِ سۭتۍ تِکیٛازِ أسۍ ہسا چھِ عیٖدِ فِطرُک دۄہ ہسا چھِ أسۍ گژھان زیادٕ تَر یا تہِ چھِ أسۍ گژھان گُلمرگ تَتہِ تہِ چھِ آسان واریاہ ٹوٗرِسٹ بیٚیہِ ہسا چھِ أسۍ ییٚتہِ مناوان بیساکی بیساکی ہسا چھِ زیادٕ تَر تِم نہ سا چھِنہٕ مُسلمان مناوان کیٚنہہ تِم ہسا چھِ مناوان سٲنۍ سِکھ برادٔری چھِ بناوان بَٹہٕ برادٔری چھِ آسان مناوان مگر یِم ہسا سۄ سۄ بردا برادٔری تہِ یِتھ پٲٹھۍ تِم چھِ یِوان عیٖدِ فِطرُک دۄہ سون عیٖدِ قربانُک دۄہ سون تِم چھِ دَپان آز چھُو تۄہہِ عیٖد تِتھَے پٲٹھۍ ہسا چھِ أسۍ تہِ گژھان تِہُنٛد بیٚیہِ ہسا چھِ تِمَن نٮ۪برٕ پٮ۪ٹھ تہِ آسان ٹیوٗرِسٹ یِم ہسا سیاح چھِ آسان آمٕتۍ بیٚیہِ ہسا چھِ تِم تہِ تَمیُک اَکھ پارٹ بنان اَکھ حصہٕ بنان یِم ہسا یِم سیاح چھِ آسان یِم ہسا چھِ یِمَن سۭتۍ رٔلِتھ مِلِتھ بیساکی چھِ یِم مناوان لوہری چھِ یِم مناوان ییٚلہِ ہسا أسۍ تہِ ہسا چھِ زیادٕ تَر گژھان عیٖدُ الفِطرُک دۄہ چھِ أسۍ گژھان واریاہَن صحت افضٲیی مُکامَن منٛز گُلمرگ چھِ أسۍ گژھان بابا ریٖشی چھِ گژھان ٹنٛگ مرگ چھِ أسۍ گژھان تورٕ تہِ ہسا چھِ آسان واریاہ کیٚنہہ ٹیوٗرِسٹ آمٕتۍ تِم تہِ ہسا چھِ اَمہِ دۄہ یِمَن رَسمَن ہٕنٛدۍ پارٹ بنان اَسہِ سۭتۍ أسۍ ہسا چھٕ تِمَن وَنان اِتحاد گژھِ پانہٕ ؤنۍ تھاوُن ؤلِو اگر تِم تہِ ہسا چھِ پَتہٕ اَسہِ سۭتۍ یِوان تِم تہِ ہسا چھِ یہِ رسوٗمات اَسہِ سۭتۍ واریاہ خوشی سان سیلبرٛیٹ کران پٔتۍمہِ لَٹہِ أسۍ ہسا گٔے شرٛنٛز فال سُہ ہسا چھِ اَکھ سٲنِس ڈِسٹِرٛک بارہموٗلہَس منٛز اَکھ صحت اَفزٲیی مقام ٹیوٗرِسٹ ہسا ٲسۍ تَتہِ زیادٕ تِمَو ہسا دوٚپ اَسہِ تُہۍ کیٛازِ چھُو آز یور آمٕتۍ أسۍ ہسا ٲسۍ واریاہ مٲنٛز ٲسۍ اَسہِ لٲجمٕژ واریاہ بٔنٛگرِ آسہِ اَسہِ لٲگۍمٕتۍ دوٗر ٲسۍ اَسہِ لٲگۍمٕتۍ تِکیٛازِ اَمہِ دۄہ اوس اَسہِ بوٚڈ اَکھ رسم تِمہٕ تِمَو دوٚپ اَسہِ تُہۍ کیٛازِ چھُو یور یِتھ پٲٹھۍ آمٕتۍ سٔجِتھ دٔجِتھ اَسہِ ہسا دوٚپ تِمَن اَسہِ چھِ آز یِتھ پٲٹھۍ پَتہٕ ہسا لٲگۍ تِمَو تَتہِ تِم حَبہٕ خوتوٗنٕنۍ پھٮ۪رَن کانٛگرِ رَچَکھ تِم نٔٹۍ رٔٹِکۍ اَتھَس منٛز پَتہٕ ہسا لوگ تِمَو تہِ اَسہِ سۭتۍ مطلب فوٹو تُلِکھ دوٚپُک تۄہہِ چھَو آز خوشی آز بَنو أسۍ تہِ اَمۍ تُہٕنٛدِ خوشی ہُنٛد حصہٕ